آ ہیلو ہیٚلو ؤنۍ تو جِناب حظ یہِ حظ چھُ لون ٹوٗر اینٛڈ ٹرٛاوٕلٕز فرمٲوتو کیٛاہ چھُ کَرُن لون ٹوٗر اینٛڈ ٹرٛاولٕز اَ عُمرا خٲطرٕ تہِ کٲنسہِ آسہِ وکیشَن خٲطرٕ سِپینٛڈ کَرٕنۍ تَمہِ خٲطرٕ تہِ چھِ أسۍ کران تۄہہِ آسیو پَنٕنۍ وکیشَن سُپینٛڈ کَرٕنۍ تَمہِ خٲطرٕ چھِ اَسہِ گٲڑۍ ایویلیبٕل پرٮ۪تھ کُنہِ جایہِ آسہِ پہلگام گُلمرگ سۄنہٕ مَرٕگ آسہِ گژھُن تَمہِ ہوٹل ہُند اِنتِظام تہِ اَسہِ ییٚتہِ سُہ تہِ ہیٚکِو کٔرِتھ گٲڑۍ آسہِ فری اَصٕل پٲٹھۍ صرف چھُ پے کَرُن

صحیح یُس یہِ تۄہہِ وَنان یہِ چھُ یہِ عُمرا یہِ چھُ اَسہِ گژھان حظ تھٔٹی ڈیز خٲطرٕ تہِ کانٛہہ چھُ ٹُوَنٹی ڈیز پٮ۪ن پٮ۪ٹھ آسان تَتھ چھُ وۄنۍ مُختلِف مُختلِف پٕلانٕز آسَان اگر تُہۍ کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن تھٲیِو پَنُن کانٛہہ یا کَمپیا یہٕے یہِ ٹوٗر کے دِم کَمپٔنی ہُنٛدٕے تِم سُہ تہِ یَتھ منٛز اِنکلوٗڈ کَرنہٕ وُہَن دۄہَن تہٕ تِمن دۄہَن گۄڈٕ ؤنۍ زیو مےٚ تۄہہِ چھُوا وُہَن دۄہَن پٮ۪ٹھ گژھُن کِنہٕ ترٛہَن دۄہَن پٮ۪ٹھ ٹُونٹی ڈیز ٹُونٹی ڈیز کینٛہہ خٲطرٕ کیٛاہ سا گژھِ تُہُنٛد پٕلان أکِس نفرَس اَکھ لَچھ تہٕ وُہ ساس رۄپیہِ اَتھ منٛز آسہِ سورُے اِنتِظام اَتھ منٛز آسیو تۄہہِ ٹرٛینِنٛگ گۄڈنٮ۪تھ اَتھ منٛز آسہِ ایرم ویرام سَبٕز بیگ ویگ ہُنٛد اِنتِظام ٲسۍ یِم تۄہہِ آسنو توٚت بیٚیہِ آسہِ گاڑِ ہُنٛد اِنتِظام دِنۍ یِم تۄہہِ اِیَرپوٹ تانۍ ایٖنو تَتہِ یِتھُے تُہۍ وٲتِو تَتہِ تہِ آسہِ صٲلِم گٲڑۍ یِم تۄہہِ پَنٕنِس ہوٹلَس منٛز تانۍ واتنٲیِنو کھٮ۪ن چٮ۪نُک صُبحُک دۄہلہِ کُن شامہٕ کن آسہِ اِنتِظام اَتھ منٛز یہِ سورُے حظ یہِ چھُ اٮ۪کامُڈیشَن چھِ بالکُل صحیح اٮ۪کامُڈیشَن تہِ چھِ تَتھ اَکھ لَچھ وُہ ساس پیٚیہِ وُہَن دۄہَن ہٕنٛدۍ خٲطرٕ اگر تُہۍ ترٛٲو تُہۍ پیٚیہِ تیٚلہِ پیٚیہِ اکھ لَچھ پَنٛژاہ ساسَن رۄپیہِ

صحیح صحیح اَچھا اَتے پَتہٕ آ اَتھ چھِ أسۍ ییٚلہِ وَنان اَتھ پتہٕ أسۍ بیٛاکھ پکچیج ایڈِشنَل یہِ ہسا یہِ پیکیج اَتھ سۭتۍ مگر سُہ پیٚوٕ تۄہہِ پَتہٕ تھوڑا بہت یُس أسۍ عمرُکھ چھُ آسَان تَتھ منٛز چھِو تۄہہِ پَتہٕ اٮ۪کامُڈیشَن پَنٕنۍ کَرٕنۍ اَلبتہ باقٕے یہِ آسیو تۄہہِ وکیشَن کوٚت آسہِ کَرُن کیٛاہ آسہِ کَرُن آسہِ تٕہٕنٛدۍ تہِ اَتھ سۭتۍ آسو لٲڑ سۄ آسہِ سۭتۍ البتہ یُس تۄہہِ تۄہہِ اٮ۪کامُڈیشَن آسِوٕ پَتہٕ تۄہہِ کھٮ۪ن چٮ۪نُک کھٮ۪ن چٮ۪نُک سُہ چھُ پَتہٕ یِم ٹٮ۪نڈی چھُو تۄہہِ صُبحٲے پانَے کران سٲڑۍ کپ چھِ اَسہِ پَتہٕ تُہٕنٛز ٹِکَٹ ڈِلے کَرٕنۍ دٔہ دٔہ ۂرناوٕنۍ مِثال اگر أسۍ تُہُنٛد رۄپیہِ بَنوو اَکھ لَچھ وُہ ساس اَتھ منٛز چھُو تۄہہِ رِٹٲرٕن آسان ووں اَسہِ چھِ سُہ پٮ۪وَان تِم دَہ دۄہ تَتہِ سِٹے کَرناوٕنۍ پٮ۪وَان اور سُہ چھُو تۄہہِ تَتٮ۪تھ پَتہٕ تۄہہِ پَنُن تَمہِ خٲطرٕ چھِ أسۍ چارجِز رَٹان ایکسٹرا تَمہِ پَتہٕ دٔہہِ دۄہہِ بعد چھُو تُہۍ أسۍ پٮ۪وان تۄہہِ نٔے اَنٕنۍ اٮ۪کامُڈیشَن وٕچھو تۄہہِ پَنٕنۍ کَرٕنۍ تہٕ سُہ ہیٚکِو تُہۍ کٔرِتھ نہ نہ کُم دۄہ ییٚمہِ دۄہ ہا پَتہٕ یِم دہ دۄہ ایٚکٕسٹرا ہا گِنٛد یِم وُہ دۄہ وُہ دۄہَن منٛز یِن ہاں ہاں

تمہِ ساتہٕ نہ سُہ آسہِ اِنتِظام سونُے ییٚمہِ ساتہٕ ؤنِو تُہۍ أسۍ ہسا چھِ فَلٲنی یَتھ سِٹی گلی اَسہِ ہَسا چھُنہٕ اَتہِ پٮ۪ٹھ نیرُن یِوان أسۍ کَرو تۄہہِ یورے رِمایِنٛڈر تُہۍ ہَسا چھُو فَلٲنی دۄہ واتُن چلو أسۍ وَنو تۄہہِ کوٚت پٕلیسٕے چھُ واتُن تُہۍ چھُو تۄہہِ واتُن پَتہٕ تَمہِ ساتَن تَتہِ پٮ۪ٹھ کَرو تۄہہِ أسۍ رَوانہٕ یِم اَسہِ باقٕے آسن یِم آزمیٖن آسن تِمن سۭتۍ کَرو تۄہہِ أسۍ پٔکناوان اِیَرپوٹ أسۍ چھِ تَمہِ ساتَن ییٚتٮ۪تھٕے ٲسِو تَتٮ۪ن تُہۍ ٲسِو یِمو رِماننڈر پٮ۪ٹھ ٲسۍ تۄہے تۄہہِ کَتہِ چھُو کَتہِ وٲتۍ زیو فلٲنی دۄہ یتھن کَلَس ہیٚو تُہۍ پانَس سیرٕ تفریٖف کٔرِتھ کوٗتاہ چھُو تۄہہِ گژھُن کوت نِش کٔرۍ زیو تُہۍ تہٕ البتہ ییٚلہِ تُہۍ دۄہ دۄہ گژھِو أسۍ کٔرِو تُہۍ یورے رُوان فلٲنی دۄہ ہسا گژھِ آسُن یِم ٹایمہٕ تۄہہِ ریڈی تہٕ تَمہِ ساتہٕ چھُو تۄہہِ واتُن توٚتَتھ

صحیح بِلکُل صحیح سون ریسپانس پاٹس چلو الحمدُاللہ شُکریہ